وعلیکُم اسلام اَلَحَمدُللہَ جِی بِلکُل تُہۍ کٕم حَظ چھِو اچھَا اہَن حَظ آ اۭں وٕچھِو حَظ یہِ اِوینٛٹ چھُ یہِ چھُ پَگاہ وُہِمہِ وُہمہِ سَپٹمبَر گژھِ بانڈی پورہ سَٹیڈیمس منٛز اتھ روزِ ٹایِم بَہہ بجے تہِ یہِ روزِ دۄن ژۄن دۄہَن پیٚٹھ بَہہ بَجے گژھِ یہِ سِٹاٹ خَتَم گژھِ یہِ ژورِ دُہۍ یِمن گژھِ نہٕ چھُٹی کِہیٖنۍ یِمن دِمو أسۍ تٔتی ہوٹلس منٛز روٗم یِم بِہَن تٔتی نہَ نہَ سۄ دِیہِ اکیڈمی پانے یِمن چھُ صِرف یِمن چھُ ٹایمَس پیٚٹھ واتُن تہٕ یِمن چھُ تِیُتُے یوت کرُن یِمن خٲظرٕ دِمو أسۍ پانے یِمن دِی سکوٗل تہٕ یہ سٕپورٹز ایکیڈمِی پانے نہَ نہَ نہَ تۄہہِ چھُو نہٕ بیٚیہِ کَرُن تۄہہِ چھو اسہِ پیٚٹھ پوٗرٕ اعتِمَاد تَھاوُن تُہنٛدۍ بچہٕ روزَن اسہَ نِش بِلکُل محفوٗظ تُہۍ ما ہیٚیِو پریشٲنِی کہیٖنۍ أسۍ رٹوکھ یِم إں وُہِمہِ سیپٹمبر رٹوٚکھ یِم بَہہ بَجے اِن یِم یِم کَرن رِپوٹ أسۍ رٹوکھ یِم پتہٕ دِمو أسۍ یِمن روٗم تہِ یٖتِس کالس میچ گژھِ اتھ میچس چھِ سیشن زٕ ترےٚ تہٕ پتہٕ ییٚلہِ یہِ ختم گژھِ أسۍ کرو تۄہہِ پنٕنۍ بچہِ حوَال آدٕ حَظ وعلیکُم اسَلام